اگر ہسا أسۍ کتھ کرو پننہِ کۄلگامہِ ڈِسٹِکٕچ ییٚتِکۍ لُکھ ییٚتِکۍ مألۍ ماجہِ چھنہٕ کورٮ۪ن تیٖژاہ اہمیت دِوان کیٚنٛہہ ییٖژاہ ییٚتۍکٮ۪ن لٔڑکن دِوان تِمن چھنہٕ یوٗتاہ حق دِوان ییٚتِکۍ گرِکۍ کیٚنٛہہ ییٖتیا اَسہِ لٔڑکن چھ دِوان اگر ہسا ییٚتہِ کوٗر چھ یژھان بہٕ ہسا گژھہٕ ہا نیٚبر پرنہِ بہٕ کرٕ ہا پنُن کٔرِیر بناوٕ ہا بہٕ کُنہِ چیٖزَس منٛز بہٕ گژھہٕ ہا نیٚبر پرنہِ یا سپوٹٔس اگر أسۍ کتھ کرو سپوٹٔس سپوٹسٕچ تِمن نسا چھنہٕ ییٚتۍ تیٖژاہ اہمیت دِوان کیٚنٛہہ تمن چھ ونان تُہۍ چھُو کورِ مٔہنی تُہۍ نہٕ سا ہیٚکِو نہٕ نیٚبر نیٖرِتھ کیٚنٛہہ اگر تُہۍ نیٖرِو تہِ نیٚبر تۄہہِ چھُو پگاہ لُکہٕ گرن گژھُن تُہٕنٛز پڑأے نَسا چھ لگہِ کُنی ییٚتِس ییٚتہِ کِس قومس چھ سأنِس کۄلگامہِ ڈِسٹِک کٮ۪ن لُکن اَکھ چیٖز زِ ییٚتہِ اگر کوٗر کرِ پریوٹ جاب تٔمِس چھ لٔڑکو نٮ۪سبت تنخواہ کم دِوان تِہنٛدۍ مألۍ ماجہِ چھ سوٗنٛچان یہِ ہسا چھ کوٗر یہِ نسا ہیٚکہِ کٔرِتھ برابری کیٚنٛہہ یِمن چھنہٕ برابر دِوان حق کیٚنٛہہ بیٚیہِ چھ یِہِنٛدۍ مألۍ ماجہِ سونچان اگر أسۍ یہِ کوٗر پالہٕ ہون پرناوہون لیٚکھناوہون پأنٛسہٕ لاگہٕ ہوس أمِس چھ پگاہ گژھُن بیٚیِس گرس أمِس کرَن خانٛدر أمِس چھ بیٚیِس گرس گژھُن تہٕ أمۍ سُنٛد پرن ورُن ہسا چھ ضایہِ سٲنۍ پونٛسہٕ ہسا گژھَن ضایہِ یہِ چھُنہٕ مسلہٕ آسان کیٚنٛہہ کوٗر اگر پرِ سۄ چھ پرناوٕنۍ سۄ چھ لیٚکھناوٕنۍ تِکیٛازِ یہِ چھُ سۄنتھ تہِ یہِ چھُ مألِس ماجہِ آسان فرٕض تہِ یۄس ہان یہِ ہُہ چھکھ بنأومٕژ یہِ فِتنہٕ فسأدی کورٮ۪ن تہٕ لٔڑکن منٛز پانہٕ ؤنۍ یہِ فرق تھاوٕنۍ یہِ نَسا چھنہٕ ٹھیٖک کیٚنٛہہ سٲنِس کۄلگأمۍ ڈِسٹِکس منٛز ہسا چھ أمِچ ہُہ تہِ زیٛادٕ ییٚتۍ کٮ۪ن کورٮ۪ن نسا چھنہٕ دِوان پنُن حق برابر کیٚنٛہہ ییٚتِکۍ مألۍ ماجہِ چھنہٕ سمجان سٔہ ہان کیٚنٛہہ تِم چھ دپان اگر أسۍ پننہِ کورِ پونٛسہٕ لاگو یہِ گژھہِ پگاہ نیٚبر یہِ پرناوٕہون لیٚکھناوٕہون أمِس چھ پگاہ تویتہِ بیٚیہِ لکہٕ گرن گژھُن أمِس چھ تتی پنٔنۍ لایف پتہٕ گُزارٕنۍ اَسہِ نسا دِیہِ نہٕ یہِ کہیٖن اسی لیے چھ ییٚتِکۍ یِم مألۍ ماجہِ چھ تِم چھنہٕ کورٮ۪ن برابر حق دِوان کیٚنٛہہ یِم چھ ونان یِم کورِ چھ اگر یِم خبر کوٗتاہ تہِ کرَن تَمہِ پتہٕ تہِ چھ یِمن گرٕ گرٕ کُلی بنُن مطلب یِمن چھ گرِ پنٕنۍ گرٕ بناوُن لٔڑکہٕ لٔڑکَن چھ ییٚتہِ یِوان اہمیت واریاہ دِنہٕ تِکیٛازِ یِم چھ دپان یِم ہسا چھ پونٛسہٕ زینان کوٗر تہِ چھ زینان پونٛسہٕ تِم تہِ چھ محنت کران مگر تِمن چھنہٕ تیٖژاہ ہُہ یِوان اہمیت دِنہٕ ییٚتہِ کیٚنٛہہ